ہیلو السَلامُ علیکُم یہِ چھِ کیفٹیریا گُلمرگ اَسہِ ٲسۍ چیٖز زٕ ترٛےٚ آرڈَر کَرٕنۍ أسۍ چھِ گَنڈولاہَس نِش تہٕ ہاں تُہۍ لیٚکھِو آرڈَر اَکھ لارٕج پیٖزا کاٹھی رول زٕ بیٚیہِ کولڑ ڈِرٛنٛک اَکھ ہاں بیٚیہِ آیِس کِرٛیٖم اَکھ کوٗتاہ ٹایِم لَگیِو چلو ٹھیٖک چھِ أسۍ کَرو ایکیٛاہ أسۍ کَرو آن لاین پے تہٕ تُہۍ کٔرۍ زیو یَتھٕے نمبرَس حظ کال أسۍ چھِ یَتسٕے گَنڈولاہَس نِش پیاران السَلامُ علیکُم